السلام علیکُم بہٕ حظ چھَس سُمبل بانڈی پورا پٮ۪ٹھ روزان اے اَسہِ حظ چھُ ییٚتہِ سُمبل مارکیٹس منٛز محمد شیفع تٔمِس حظ چھِ مختلف مختلف پردٕ آسان بہٕ حظ گٔیَس تٔمِس مےٚ دوٚپمَس مےٛ دِ حظ ونٛدٕ خٲطر پردٕ تٔمۍ حظ دِتۍ ونٛدٕ خٲطرٕ پردٕ اَسہِ حظ لٲگۍ تِم خاص نَہ حظ چھُنہٕ تِمن وٕشنیرا پٔشنیرا دِوان کِہیٖنۍ تِم حظ چھِنہٕ تِم حظ چھِ یہِ ہَہ یہِ دِوان انٛدر حظ دِوان چھِ تِم سردی وَنہِ حظ کٔر کٲم وَنہِ حظ کٔر کٲم وَنہِ حظ مےٚ لٲگۍ پتہٕ حظ گٔے رٮ۪تھ زٕ ترٛےٚ رٮ۪تھ گٔے مےٚ حظ مےٚ حظ دوٚپ بہٕ بہٕ حظ چھَلہٕ کینٛہہ مےٚ حظ دوٚپ بہٕ چھَلہٕ تِم پتہٕ حظ چھٔلۍ تِم واشنٛگ مِشیٖن مںٛز کیٛاہ حظ پتہٕ حظ چھٔلۍ تِم واشنٛگ مِشیٖن منٛز تِمن ہَسا چھِ پھیٚدۍ وۄتھان تِمن حظ چھِ شَٹٕل گَژھان مگریہِ ما مےٚ نَہ حظ چھَنہٕ پَے محمد شیفع کرِ ییٖژاہ نا اِنصٲفی یِمن یِمن پَردَن متعلق یہِ ہَہ یہِ بہٕ حظ چھَس غریٖب شخص بہٕ حظ چھَس مٔزوٗر مےٚ حظ چھُ مٔزوٗر خاندار یہِ ہَہ یہِ تٔمۍ حظ اَنے مٔزوٗر کٔرِتھ یِم پونٛسہٕ تہٕ اَنے اَسہِ اَنے پردٕ پَتہٕ حظ گٔے کٲم مگر آز حظ چھِ نا اِنصٲفی کَران یِم دُکاندار تہِ یِم حظ چھِ غریٖب سٕے والان یہِ پردٕ وردٕ مگر یہِ نَہ حظ چھُنہٕ جان گَژھان کیٚنٛہہ نَم ژم ژٔٹِتھ حظ چھِ کَران کٲم خاندار چھُ کَران مٔزوٗرۍ دۄہ نَم ژم ژٔٹِتھ چھِ یِم رۄپیہِ دَہ زینان تہٕ مگر آز حظ چھَنہٕ مُسلمٲنی کُنی لہٰذا کٔرِتھ چھِنہٕ یِم پردٕ یہِ ہَہ یہِ صاف کِہیٖنۍ یِمن حظ چھِ مِشیٖن منٛز شَٹٕل گَژھان پَتہٕ حظ چھِ پرٛٮ۪س پتہٕ حظ چھِکھ پرٛٮ۪س کَران مگر پرٛٮ۪س کَرنہٕ سۭتۍ حظ چھِ یِمن پھیٚدۍ وۄتھان